یِم زَن مےٚ چھُ باسان مَطلَب یُس زَن یِنہٕ وول فیوچَر چھُ یِنہٕ وٲلِس فیوچَرَس مَنٛز چھُ زَنتہِ یِمَن یُس زَن گیمَن ویمَن ہُنٛد حساب کِتاب چھُ یہِ چھُ لوٚگمُت خَتم گَژھنہٕ گراوُنڑن مَنٛز گَژھِ نہٕ کٕہٕنۍ سٹیڑیَمَن مَنٛز گَژھنہٕ کٕہٕنۍ یِتھ پٲٹھۍ گِندان ٲسۍ کرکٹ ٲسۍ گِندان والی بال فُٹ بال کھو کھو کَبَڈی بیٚڑمِنٹَن یا باقٕے یِم تہِ گیمہٕ چھِ اِنسان اوس گَژھان دہ نَفَر ٲسۍ گَژھان تِم ٲسۍ پاٹِسِپیٹ کَران تَتھ مَنٛز ٲسۍ حِصہِ نِوان تہنٛد ٲسۍ ایٚگزَرسایز ٲسۍ گَژھان أکِس بیٚیِس ٲسۍ مِلان سیٚود اوس مُلاقات گَژھان اِنسانَس اکھ وَقت اوس یِوان مُقَرَر کَرنہٕ امہ خٲطرٕ یُس پَتہِ ٲسۍ گَژھان نَفَر ژور نَفَر دہ گَژھان ٲسۍ گِندان ٲسۍ مَگَر مےٚ چھُ باسان زَنتہِ یُس زَن فیوچَر چھُ وٕنکیٚن آسان مےٚ چھُ باسان یہِ زَن یُس یِنہٕ وول فیوچَر چھُ تَتھ مَنٛز آسہِ یہِ چیٖز زٕ لُکھ آسن وۄنۍ گَرَن مَنٛزٕے گیمہٕ تہِ گِنٛدان یِتھ کنۍ آز تہِ چھِ اَکثَر بیشتَر فونَن پٮ۪ٹھ سکریٖنَن پٮ۪ٹھ بیٚہوان گیمِنٛگ ایٚپلِکیشنہٕ چھِ آسان تِمے ترایَکھ یَلہٕ گِنٛدُک تٔتھۍ پیٚٹھ باقٕے سۄ ایٚگزَرسَیز یا سُہ دَہَن سۭتۍ وۄتھُن رَلُن مِلُن یا گیمہِ مَنٛز سُہ اَلَگ اکھ پاٹِسِپیٹ یِتھ کنۍ ٲسۍ گیمَن مَنٛز پاٹِسِپیٹ کَران دَہ نَفَر ٲسۍ پانونۍ جان پہچان ٲسۍ گَژھان دَہَن نَفرَن ہُنٛد مِزاج اوس سمجھ یِوان اِنسان اوس ہیٚچھان دَہَن نِش اوس ہیٚچھان یا دَہَن ہٕنٛز غَلطی اوس وٕچھان زِ تِم اوس نہٕ دوٚہراوان کینٛہہ کینٛہہ مَگَر وٕنکیٚن چھُ مےٚ یہِ باسان زِ یہِ سورٕے چھُ وٕنکیٚن آن لاینٕے چَلان اور یہِ گَژھِ سورٕے یِمنٕے موبایلَن پٮ۪ٹھ سکریٖنَن پٮ۪ٹھ تہٕ لَگ بَگ چھُ مےٚ باسان گیمِنٛگ ہُنٛد فیوٗچَر یُس چھُ باقٕے یِم سٹیڈِیَمَن ہٕنٛز گیمہٕ اَوُٹ ڈور گیمہٕ آسہٕ تِم گٔے خَتم تِم چَلن نہٕ وونۍ زیادٕ کینٛہہ وۄنۍ چھُ یوٗت نہٕ تیوت آسان شُڑۍ ایٚڑکٹہٕ گٔمِتۍ یِمنٕے موبایلَن فونَن باقمے سِکریٖنَن وِکریٖنَن پٮ۪ٹھ آز تہِ چھُ شُڑۍ گَژھان گَرٕ نیٚبَر گٕنٛدنہِ تَتتہِ چھِ گیمِنٛگ تِم مِشیٖن چھِ یِوان تمنٕے پٮ۪ٹھ گَژھان گِنٛدان گیمہٕ نہَ کہِ چھِ تِم سَپوٹس تِتھ پٲٹھۍ گِنٛدان گراوُنڈَن مَنٛز یا سٹیڈیَمَن مَنٛز چھِنہٕ تِم حِصہٕ وۄنۍ نِوان کِہِیٖنۍ تہِ یُس زَن واریاہ غَلَط چیٖز چھُ یمیُک زَن اَثَر غَلَط اَثَر چھُ پیٚوان صحتَس پٮ۪ٹھ تہِ اور باقٕے یِمَن کھیلَن ویلَن پٮ۪ٹھ تہِ